سٲنِس مُلکس منٛز یتھ ناو یتھ ناو چھُ انڈیا اتھ منٛز چھِ واریاہ زیادٕ ہوسپٹل تہٕ میڈکل سٔروسِز اٮ۪ولیبٕل تہٕ واریاہ چھِ اصل اٮ۪فٲڈیبٕل پرایزن پٮ۪ٹھ اسہِ ملان أسۍ اسہِ چھنہٕ گژھان کٕہٲنۍ پرابلم ہوسپٹلن منٛز اسہِ روٗز ہمیشہِ اصل اٮ۪کٕس پیٖرینٕس سٲنۍ کنٹری ہٕنٛدٮ۪ن ہوسپٹلن منٛز تہِ اگر کتھ کرو کووِڈ نایِن ٹیٖن پینڈمِککۍ تِمن دۄہن تہِ آو اسہِ واریاہ زیادٕ اصل اٮ۪کٕس پیٖرینٕس وٕچھنہ ہسپتالن منٛز سٲنۍ ہسپتال ٲسۍ واریاہ زیادٕ اصل اِمپروٗوٕڈ ٲسۍ تہٕ کیر ٲسۍ کران پیشنٹن ہٕنٛز تہٕ تِم چھِ ہمیش کران پننٮ۪ن پیشنٹن ہٕنٛز کیر اسہِ روٗز واریاہ زیادٕ اصل اٮ۪کٕس پیٖرینٕس اسہِ چھُ پننٮ۪ن ہوسپٹلن ہُنٛد پننہِ کنٹری ہٕنٛدٮ۪ن ہوسپٹلن ہُنٛد واریاہ زیادٕ اصل اٮ۪کٕس پیٖرینٕس